ہیٚلو سلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک تۄہہِ کوٗتاہ چھُ ضروٗرت شےٚ کٹھ یہِ ٲسۍ مالَس یہِ ٲسۍ مالَس پٮ۪ٹھٕے شاٹیج اَز شام تام واتہِ صُبحٲے ترٛاوَو بہٕ تۄہہِ چھِو شےٚ ضروٗرت آ اَز ما آ آ صُبحٲے واتَن شےٚ بجے تام ترٛاوٕ بہٕ اَدٕ حظ ٹھیٖک چھُ